یِتھ پٲٹھۍ زانَن نہٕ بہٕ کانٛہہ تہِ شخص ییٚمۍ سَپوٹسَس منٛز چھِ تِژھ کانٛہہ کار کارساز کٔرمٕژ مگر بہٕ زانَن اَکھ پَنُن دوس ییٚمۍ ہسَے چھُ کِرٛکَٹَس منٛز کیٚنہہ مٮ۪ڈَل زیٖنۍمٕتۍ ییٚلہِ تِمَو ڈِسٹِرٛک لٮ۪ولہِ پٮ۪ٹھ اَکھ کَپ زینیٛاکھ کِرٛکَٹَس کِرٛکٮ۪ٹُک کَپ تَتھ دوران ٲسۍ واریاہ پالِٹیٖشَن تہِ آمٕتۍ تہٕ بیٚیہِ اوس تَتھ منٛز میون اَکھ ٹیٖچَر تہِ گِنٛدان میٛٲنِس ٹیٖچرَس توٚر انعام تَتھ منٛز تہٕ سُہ ہسَے آو سراونہٕ یہِ ہسا چھُ مےٚ اَکھ میچ وٕچھمُت اَکھ اِوٮ۪نٹ وٕچھمُت یَتھ دوران أکِس شخصَس یُس زَنہ بہٕ زانان اوسُس تٔمِس ہا تٔمۍ تٔمۍ ہسَے کٔر اَکھ خاص حٲصِل